آ بہٕ چھَس ایٚویر ٲں کوٚرَپشَن یُس زَن ہیٚلٕتھ کِیَر سیٚکٹَرَس منٛز چھِ گژھان سانہِ کٔشیٖرِ منٛز اگر أسۍ وُچھو بہٕ چھُس پٔرسٕنٔلی ٲں أتھۍ شعبَس سۭتۍ ٲں وابستہٕ ایز ڈاکٹر چھُس بہٕ کٲم کَران مےٚ نِش چھِ واریاہ تِم میڈِکل رِپرٛیٚزنٹیٹِوٕز یِم زن مےٚ ایٚپروچ چھِ کَران واریاہَو ٲں واریاہو طٔریٖقو تِم چھِ مےٚ نِش یِوان تِم چھِ مےٚ آفر کَران پونٛسہٕ رٔنٛگۍ تحفہٕ رٔنٛگۍ تِم چھِ وَنان کہِ أسۍ ہَسا دِمو تۄہہِ یوٗتاہ یوٗتاہ پونٛسہٕ یا تِم چھِ دِوان کیٚنٛہہ گِفٹہٕ تہِ کہِ تُہۍ کٔرِو سا سٲنۍ دَوا سٲنۍ پرٛوڈَکٹہٕ لیٚکھِو تُہۍ اور اگر أسۍ وُچھو اَکھ ڈاکٹر یُس زَن چھِ أزکہِ زمانُک یا وَنو أسۍ أزکِس یتھ سماجَس منٛز سُہ چھُنہٕ وُچھٲنی یہِ اَمہِ دوہٕچۍ ایٚفِکیسی کیاہ چھِ یہِ دوا چھا پٔزۍ پٲٹھۍ اَثر کَران امہِ سۭتۍ چھا فرق گژھان أکِس پیشَنٹَس امہِ وَرٲیی وُچھنہٕ وَرٲیی چھُ سُہ پرٛیٚسکرایب کَران یِم سٲری میٚڈِسَن تہٕ اَمہِ سۭتۍ کیاہ چھُ گَژھان اَمہِ سۭتۍ چھِ گژھان أکِس پیشَنٹ سُنٛد عام اِنسان سُنٛد یُس زَن صحت چھُ سُہ چھُ کَمپرٛومایز گَژھان